وعلیکم سلام آ آ ؤنِو اۭں کیاہ اوس کیاہ آ اَہنُہ کیاہ اعتِراض آسہِ اگرِی یِمَن مَطلب پرٛیکٹِس چھ کَرٕنۍ پُروگرامَس خٲطرٕ بہٕ چھس مطلب یہِ میحفوٗظ گَژھَن یِم روزٕنۍ تہٕ تیلہِ ہیکہٕ بہٕ اِجازَت

اچھا کیاہ پُرٛوگرام چھُ

آ ٹھیٖک چھُ مےٚ کیاہ اعتِراض آسہِ اَتھ منٛز

اَیرا اَیرا آ بہٕ چھس تٔمِس پیرینٛٹ مَدَر نہ ٹھیٖک حظ چھُ یہِ کَمہِ ٹایمہٕ یِن یِم آ ییٚمہِ ساتَن تُہۍ وٲتِو تَمہِ ساتَن کٔرۍ زٮ۪و تُہۍ مےٚ توتہِ کٔرۍ زٮ۪و تُہۍ مےٚ فون یُتھ مےٚ پتہٕ پتَہ لَگہِ بییہِ مَطلب تھٲیِزٮ۪و خَیال اَصٕل پٲٹھۍ

آ ٹھیٖک حظ چھُ مَگر یہِ خَیال تھٲیِزٮ۪و پانٛژھ بَجے تانۍ پانٛژھ بَجے ہِیوٚر نہٕ کِہیٖنۍ تَتھ تھٲیِزٮ۪و خَیال آ ٹھیٖک حظ چھُ سلام علیکُم اچھا بِہِو